آ ییٚلہِ لاک ڈاوُن گوٚو وارِیَہو لُکو موبایَل اوس اِمپاٹَنٛٹ تِکیٛازِکہِ موبایِلنٕے سٕے پٮ۪ٹھ ٲسۍ پَران تہٕ لٮ۪پٹاب پٮ۪ٹھ ٲسۍ پَران تہٕ یِم ٲسۍ واریاہ اَکھ بَنیٛاومٕتۍ أم ٲسۍ اَکھ سورٕس بَنیٛامٕتۍ ذٔریعہِ اَکھ ٲسۍ یِم بَنیٛامٕتۍ ییٚمہِ سۭتۍ أسۍ پٔرِتھ ٲسۍ ہٮ۪کان مگر یوٗتاہ میون اٮ۪کٕسپیٖریَنٕس چھُ یُس آن لایِن روٗد امہِ سۭتۍ آو نہٕ بَچَن تیوٗتاہ سَمٕجھ کِہیٖنۍ بَچہِ ٲسۍ کَران زوٗم کٕلاس اٮ۪ٹٮ۪نٛڈ ہورٕ ٲسۍ ہاوان کَران أسۍ جویِن تہٕ تھاوان ٲسۍ سایڈَس کُن پِرٛژھَن وول کُس اوسُکھ تِتھ پٲٹھۍ ٲسۍ بَچَن تہِ لاس گژھان آن لاینَس منٛز بیٚیہِ یوٗتاہ یُس آفلاینَس منٛز ہٮ۪کو گین کٔرِتھ تیوٗتاہ ہٮ۪کو نہٕ أسۍ آن لاینَس منٛز گین کٔرِتھ کِہیٖنۍ یہِ یہِ لاس اوس اَمیُک یا یُس یُس کٲم ٲس گَرِ پٮ۪ٹھ کَران یُس أسۍ گَرِ ٲسی کٲم کَران ییٚتہِ ٲسۍ نہٕ کانٛہہ کَران دِل لَگٲوِتھ کینٛہہ تِکیٛازکہِ یُس آفلایِن سکوٗلِنٛگ ٲس سۄ ٲس بٮ۪ٹَر امہِ کھۄتہٕ